ہیٚلو وعلیکُم السَلام اَلسَلام علیکُم ٲں بشیٖر احمد چھُو حظ أسۍ چھِ بڈٕگامہِ پٮ۪ٹھ عبدُ الحمید چھُس اسہِ حظ ٲس فنٛکشن اَکھ تہٕ اسہِ اوس ٲں تُہۍ چھُو تَرٛامہِ وامہِ سرپوش ورپوش دِوان تۄہہِ ریٚنٛٹس پٮ۪ٹھ ٲں اسہِ حظ اوس یہِ ضروٗرت یِہوے سرپوشٕے اَتھ منٛز چھِ یِوان چھِ حظ تَرٛامہِ یِوان سرپوش یِوان گِلاس وِلاس یِوان تہٕ اسہِ حظ اوس یہِ دۄن دۄہن خٲطرٕ ضروٗرت حظ اہن حظ اسہِ حظ چھُ یہِ کٲلکیٚتھ ضروٗرت اہن حظ دۄن دۄہن چھُ اسہِ آ ٲں ٲں اسہِ حظ چھُ بڈگام بیٖرُو پٮ۪ٹھ یُن کَتہِ چھِ حظ پتہ یہِ چھُو تۄہہِ پتہ یہِ تُہۍ ؤنِو تہٕ

کوانٛٹِٹی چھنہٕ پتہ توتہِ ٲں ایٚکٕسٹرٛا گَژھَن توتہِ آسٕنۍ نظر چھِ حظ پنٕنۍ تہٕ بہٕ یِم نا حظ اوٗرۍ یہِ نَنِوٕ نا حظ تۄہہِ مطلب پانہٕ تہِ مطلب دۄن دۄہن کوٗتاہ لگہِ اَتہِ مطلب کَمہِ حِسابہٕ یہِ حظ چھِ میریج فنٛکشن حظ میریج فنٛکشن میریج فنٛکشن حظ چھِ مطلب حظ یِمَے تَرٛامہِ ٲں ڈۄڈ ہتھ کھنٛڈ چھِ اہن حظ اَکھ ہتھ پانٛژٕ تٕرٛہ اَکھ ہتھ چھِ حظ مطلب مےٚ ووٚنمَے ژےٚ تَرٛامیٚس ڈۄڈ ہتھ مطلب اَتھ لَگن سرپوش مطلب فار ایٚگزامپٕل سرپوش پنٛژاہ کھنٛڈ لَگن یا گِلاس پنٛژاہ کھنٛڈ لَگن یا ہتھ کھنٛڈ

ٹھیٖک حظ چھُ السَلام علیکم